نہ نہ بہٕ چھُس گَژھان زیادٕ تر ہَسپَتال علاج کرنہِ کِیٛازِ کہِ بہٕ چھُس نہٕ یَژھان پنٛنِس پانَس نۄقصان واتناوُن کینٛہہ اسی لیے چھُس بہٕ ہَسپَتالٕے گژھان کُنہِ کُنہِ ساتہٕ چھُس بہٕ گَرِ کھٮ۪وان دَوا ییٚلہِ مےٚ اٮ۪ویلیبٕل آسہِ پٮ۪رٮ۪سٹٕمال وٮ۪رٮ۪سٹٕمال کیٛازِکہِ تٕم چھِ وَ عازَت گٔمٕتۍ اسی لیے چھُس بہٕ گَہ زیادٕ تر ہَسپَتال گژھان کیٛازِکہِ اگر کُنہِ ساتہٕ اَسہِ اَتھٕ وَتھٕ ژھٮ۪نہِ سُہ چھِ اَسہِ سوزان ہَسپَتال کیٛازِکہِ أسۍ ہٮ۪کو نہٕ گَرِ ٹیبہٕ ویٹہٕ دِتھ کینٛہہ اسی لیے چھِ أسۍ ہَسپَتال گژھان